واریاہ چھِ ہٮ۪لٕپفُل ایپہٕ ییٚمہِ سۭتۍ أسۍ مَدَد چھُ مِلان گۄڈٕنٮ۪تھٕے چھِ جِیو ایپ چھےٚ گۄڈٕ اوس پٮ۪وان رِچارجہِ خٲطرٕ رِچارج دُکانَس پٮ۪ٹھ گژھُن تَتہِ اوس پٮ۪وان پرٛارُن اوس پٮ۪وان ہُہ اوس پٮ۪وان یا مَزٕ آسہِ ہہ دُکان بَنٛد آتھوار ٲس یا کُنہِ وِزِ آسان رِچارٕج ضُروٗری تہٕ اوس پٮ۪وان تَتھ پرٛارُن تٔمِس تہٕ وَنہِ آیہِ مطلب کہِ وۄنۍ چھِ اَز ایپٕے یہِ مطلب جیو ایپ چھِ تَتھ پٮ۪ٹھ چھِ رِچارٕج ہٮ۪کان گٔژھِتھ بِل تہِ چھِ گژھان ییٚمہِ سۭتۍ مطلب مَدَتھ چھُ مِلان یِتھے کٔنۍ اوس پٮ۪وان گۄڈٕ بینٛکَس پٮ۪ٹھ گژھُن تَتہِ اوس پٮ۪وان لاینہِ منٛز روزُن پَتہٕ کَر یی ہا وٲرۍ مَزٕ ٲس نہٕ یِوٲنی وٲرۍ تِتہِ ٲسۍ مہ تَتہِ ٲسۍ بہٕ یورٕ گژھان دَہہِ بَجہِ تورٕ اوس نہٕ اِنسان اَکہِ بَجہِ تہِ اوس پٮ۪وان پونٛسہٕ ٲسۍ کَڑٕنۍ یا ترٛاوٕنۍ پٮ۪وان تہٕ تَتھ اوس لَگان ٹایم آز آو وٕنہِ یہِ آز چھِ واریاہ ہٮ۪لپ ایم پے ڈِلایٹ چھُ گوٗگُل پے چھُ پے ٹی ایم چھُ یِمَے چھِ ایپ ییٚمہِ سۭتۍ أسۍ اَصٕل پٲٹھۍ چھِ کٲنٛسہِ اَسن پونٛسہٕ ٹرٛانَسفَر کَرٕنۍ تہٕ یِمو سۭتۍ چھِ مےٚ یِمَن چھےٚ کیٚنٛہہ ایپہٕ یِم مَدَتھ چھِ کَران یا کٲنٛسہِ چھِ پٮ۪وان وَٹسیپ تہِ چھُ اَکھ واریاہ زیادٕ ہٮ۪لٕپفُل ایپ کُنہِ وِزِ چھِ پٮ۪وان اٮ۪مَرجَنسی کٲنٛسہِ فوٹو ترٛاوُن یا کُنہِ تُلُن سُہ تَمہِ سۭتۍ تہِ چھُ مِلان مِلے سہوٗلِیات یِم چھےٚ کیٚنٛہہ ایپہٕ یِمو سۭتۍ واریاہ زیادٕ مَدَتھ مِلان چھِ اَسہِ